یُس کُرتی اوس سُہ اوس میون گۄڈٕنیُک پروڈکٹ ییٚلہِ مےٚ سُہ یوٗز کوٚر تٔمِکۍ رِزَلٹ آیہِ واریاہ زیادٕ آصٕل یِم تٔمِکۍ یِم ٲسۍ رِزَلٹ تِم آیہِ واریاہ زیادٕ آصٕل مےٚ دوٚپ بیٚکہِ ساتہٕ تہِ ہٮ۪کہٕ بہٕ یِہٕے یوٗز کٔرِتھ تِم ٲسۍ واریاہ زیادٕ اصٕل